ہارس ریسِنگ یہِ ہَسا گُرۍ سَوٲرۍ ہَسا چھِ مےٚ اَکہ ساتہٕ کَمپِٹشَن اسہِ کوٚرمُت دۄیِو دوستو أسۍ ہَسا گے أکِس واریاہ جاے ٲسۍ أکِس جایہِ ٲس یَلہٕ جاے ٲس کھلہٕ جاے ٲس یعنی کہ تَپٲرۍ اوس نہٕ کٕہٕنۍ پَکان تہٕ أسۍ ہَسا ٲسۍ دوس زِ تہٕ اَسہِ ہَسا ٲسۍ گُرۍ زٕ أنۍ اَسہِ بہٕ ہَسا چھُس سَوار زَبردَس گُرۍ سَوٲرۍ چھُس بہٕ کَران تہٕ سُہ تہِ ہَسا چھُ چَلاوان اصل پٲٹھۍ تہٕ پَتہٕ ہَسا کوٚر اسہِ پانہٕ ؤنۍ اکھ کَمپِٹِشَن یتھ مَنٛز اسہِ تھوٚو ترےٚ کِلومیٖٹر تھوٚو اسہِ پانہ ؤنۍ ڈِسٹَنس تہٕ پَتہٕ ہَسا کٔر اسہِ پانی ؤنۍ سُہ تہِ کھوٚت تہٕ بہٕ تہِ کھوٚتُس تھوٚو اسہِ یِتھ کنۍ اکھ کَمپِٹِشَن تہٕ اِتھ کنۍ کوٚر اسہِ کٲم یُس سُہ کمپِٹشَن اوس سُہ ہَسا زیوٗن مےٚ اصل پٲٹھۍ مےٚ ہَسا کٔر یعنی کہ گُرۍ سَوٲرۍ زَبردَس بہٕ ہَسا اوسُکھ اوسُس آلریٚڈی چھُ مےٚ یہِ واریاہ تَگان تہٕ تہٕ تمہ کِن ہَسا کٔر مےٚ کٲم یُس یہِ کَمپٹشَن اوس یہِ ہَسا زیوٗن مےٚ اصلہِ سۭتۍ اصلہِ مارجَن سۭتۍ ہَسا زیوٗن مےٚ یہِ کَمپِتشَن